سَوال چھُ مےٚ ژٕ کُم اَہم چیٖز چھُکھ اِستعمال کَران کُم چیٖز چھُکھ ژٕ یمو سٍتۍ ژٕ بایکہِ دوران ژےٚ سیٚفٹی روزی تہٕ کُم کُم ڈاکومینٹہٕ چھِ ضروٗری آسان یِژھِ گرِ اِنسان کُنہِ سَفرَس نیرِِ بایکہِ پٮ۪ٹھ یوتانۍ کہِ بہٕ چھُس اَکھ بایِک چَلاوان بہٕ تہِ چھُس پانہٕ اَکھ بایِک ڈریوَر تہٕ یِم اِمپاٹنٹ سیٚفٹی پَزَن اَسہِ کَرٕنۍ گۅڈنِکُے بایکہِ یُس أہم چیٖز چھُ سٔہ چھُ ہیلمِٹ ہیلمِٹ لاگٕنۍ ییٚمہِ سٍتۍ چون کَلہٕ بَچہِ چوٹہٕ نِش خُدا نہَ خاستا اَگَر کانٛہہ حٲدۍثہٕ سَپدِ ژےٚ سٍتۍ تہٕ یُس یہِ ہیلمِٹ چھُ یہِ کہِ یہِ بَچٲیی ژےٚ اَتھ کَلَس اَگَر ژٕ یہِ ہیلمِٹ لاگَکھ ژٕ نیرَکھ بوٗٹھ لٲگِتھ اَصٕل پٲٹھۍ پراپَر مَطلَب یِم تہِ بایکِہ ہٕنٛدۍ مَطلَب سیٚفٹی میجَر یِمو سٍتۍ اِنسان بٔچِتھ ہٮ۪کہِ تِم کَرَکھ ژٕ فالوٗ روٗل کَرَکھ ژٕ فالو تہٕ چٲنۍ یِم حٲدۍثاتھ یُس گَژھنُک اِمکانات تِم گَژھن وارِیاہ کَم تہٕ دوٚیُم چیٖز چھُ کہِ سأرِوٕیَو منٛز مین چیٖز ییٚلہِ تہِ کانٛہہ تہِ ژٕ چیٖز ویکَل کَرَکھ کیری گۅڈنِکُے چیٖز گَژھِ ژےٚ منٛز آسُن تَمام ڈاکومینٹس سأری مَطلَب ژےٚ نِش موٗجوٗد چاہے سُہ ڈرَیوِنٛگ لاسنٕز چھِ چاہے سُہ پۅلوٗشَن چھُ چاہے چھُ بیٚیہِ کانٛہہ چاہے سُہ پۅلوٗشَن چھُ چاہے سۅ لایسَنٕز چھِ چاہے سُہ بیٚیہِ کانٛہہ گاڑِ ہُنٛد تِم کاغذ چھِ آسان یم ؤرۍیَس ضروٗری چھِ آسان تِم چیٖزٕ سٍتۍ پَزَن گۅڈنٮ۪تھ تَمہِ پَتہٕ پَزِ پَنُن سَفَر مَطلَب طے کَرُن کہِ سُہ یہِ بایِک چھِ بایِک چھِ وارِیاہ مَطلَب آ ہا اَسہِ اَزکل وُچھان حٲدۍثات وارِیاہ سَپدان مَگَر ہا ریٖزَن چھِس حٲدۍثاتَن ہُنٛد یُس نہٕ اِنسان یِم کیری فالوٗ چھِ کَران یِم اِنَسٹَرٛکشَنٕز کہِ مَطلَب ڈاکومینٹ چھِنہٕ سأری سیٚفٹی میجَر سٍتۍ کیٚنٛہہ لِہازا اَگَر اِنسان یِژھِ گرِ کُنہِ تہِ جایہِ سَفرَس نیرِ یہِ گَژھِ گۅڈنٮ۪تھٕے پَنُن چیٖز ڈاکومینٹ گَژھَن باظٲبطہٕ پٲٹھۍ آسٕنۍ تَمام کاغذات گَژھَن آسٕنۍ یِم تہِ گورمِنٹَس نِش أمِس ییٚمہِ سٍتۍ یہِ بٔچِتھ ہٮ۪کہِ اور دوٚیِم چیٖز گَژھِ أمِس آسُن سیٚفٹی خٲطرٕ ہیلمِٹ ضروٗری ہَمیشاہ چاہے یہِ لۅکُٹ سَفَر کٔرۍتَن چاہے یہِ بٔڈۍ سَفَر کٔرۍتَن تہٕ یِہَے چھَم گُذٲرِش کہِ بایِک چَلایہِ ہٕنٛدۍ دٔسۍ یِم چیٖز چھِ وارِیاہ ضروٗری پنٕنہِ پنٕنہِ خٲطرٕ تہٕ بیٚکہِ سٕنٛدِ خٲطرٕ